یہِ اَگر بہٕ مطلب وازوان رَنہٕ وازوان ییٚلہِ بہٕ رَنان چھُس مطلب وارہن اِنسانَن خٲطرٕ مطلب تَتھ منٛز ہیٚکَن دَہ تہِ ٲسِتھ وُہ تہِ تٕرٛہ تہِ ژَتجی تہِ پنٛژاہ تہِ شیٹھ تہِ ہَتھ تہِ تیٖتہِ ہن سُمب ییٚلہِ أسۍ رَنان چھِ تَتھ چھُ پیی تَتھ چھُ ٹایم تہِ لگَن سٮ۪ٹھاہ تَتھ چھُ مطلب سٲری چیٖز مطلب کانٹِٹی لگان سٮ۪ٹھاہ پَتہٕ ییٚلہِ بہٕ فار اٮ۪کزامپٕل سۄ وازگی یا سُہ ہیٚچھناوان بدل کانٛہہ مَگر جلدی جلدی تَمہِ خٲطرٕ چھُ چھُس بہٕ یہِ کران تٔمِس چھُس بہٕ دِوان مطلب أسۍ چھِ رَنان وٕرِ پٮ۪ٹھ وٕرِ پٮ۪ٹھ ضٔروٗری لَگہِ ٹایم وٕری مطلب گٔے یَتھ پٮ۪ٹھ أسۍ خاندرٕ خٲطرٕ رَنان چھِ تَتھ لگہِ ضٔروٗری ٹایم مَگر تٕہٕنٛدِ خٲطرٕ تہِ بہٕ چھُس پَتہٕ وَنان ژٕ ون دٮ۪ماغس منٛز سِٹرٛیٹجیٖز کر ژٕ یوٗز ییٚمہِ سۭتۍ ژٕ جلدی جلدی تَیار گژھِ أسۍ چھِ کران گیس یوٗز تہٕ أسۍ چھِ کران کول یوٗز تَمہِ سۭتۍ چھُ جلدی جلدی تَیار گژھان تہٕ یِم یِم چیٖز چھُس بہٕ تٔمِس وَنان